یوٚتام مےٚ چھُ باسان زِ سون ہٮ۪لٕتھ کِیر سِسٹَمُک اِنفرٛاسٹرٛکچَر وغیرہ سانٮ۪ن ہاسپِٹَلَن ہُنٛد آو نہٕ ڈٮ۪ولَپ کَرنہٕ کینٛہہ تہٕ سون ہٮ۪لٕتھ کِیَر سِسٹَم آو نہٕ ڈِجِٹَل کَرنہٕ کینٛہہ تہٕ بیٚیہِ چھُنہٕ مےٚ چھُ مےٚ چھُنہٕ باسان لُکَن آو کانٛہہ تہِ فٲیدٕ واتناونہٕ ییٚمہِ کہِ وجہ سۭتۍ لُکھ واریاہ مُشکِلاتَن ہُنٛد سامنہٕ چھِ کَران تہٕ یا دوا دوا چھُ واریاہ زیادٕ درٛوگ پٮ۪وان ہر کٲنٛسہِ پیشَنٹَس خٲطرٕ تہٕ مےٚ باسان یوٚتام وَنان أسۍ جَنرِک میڈِسَن گژھِ سٹاٹ تہٕ جَنرِک میڈِسَن چھُنہٕ بِلکُل تہِ واتان لُکَن چھُنہٕ بِلکُلٕے فٲیدٕ واتان کینٛہہ بِلکُل ریٖسٮ۪نٛٹلی آیہِ اَکھ سِکیٖم اَکھ لانٛچ کَرنہٕ یَتھ منٛز گولڈَن کارڈ وغیرہ تَمیُک فٲیدٕ چھُ مےٚ باسان ٹھیٖک ٹھاک لوگ لُکَن ووت باقٕے نہٕ کِہیٖنۍ